ڈِسٹرک شُپینَس منٛز اَگر أسۍ وٕچھو یُس زَن بِزنِسُک بِزنِس چھِ کران وٲلۍ چھِ تِم چھِ زیادٕ تر اَگر وٕچھو ڈِسٹکَس منٛز تَتہِ چھِ کٲم گژھان یا ژوٗنٹھن سۭتۍ زٔمیٖن دٲری تَمی سۭتۍ چھِ تَتہِ لُکن ہُند یہِ کارٕ بار پَکان اور لُکن ہنز زندگی پَکان وۄنۍ چھِ کیٚنٛہہ گٔمتۍ کیٚنٛہہ نٔے کاروبار تہِ شُروغ وۄنۍ چھِ خلق ڈیری فارَم گٲو وٲو رَچھان تِم چھِ واریاہ بٔڈِس تعدادَس میقدارَس پٮ۪ٹھ حظ کٲم کران یا ہسا چھِ وَنان کیاہ چھِ یِتھ وَنان گاڑٕ تھاومٕتۍ یِم زَن یِم چھِ وَنان یہِ ہسا یہِ فارم گاڑٕ فارَم بَنٲیمٕتۍ سُہ چھُ وٕنکین بنٲیمٕتۍ تیٖر چھ ؤنکیس تِکیازِ شُپینس منٛز چھُ اکھ چیٖز تَتہِ چھِ باغہٕ زٔمیٖن گاسہٕ واسہٕ چھُ آسان واریاہ زیادٕ تَمہِ موٗجوٗب چھِ تیٖر ویٖر تَتہِ تھاوان خلق گُپن چھِ تھاوان خلق تَتہِ چھُنہٕ زیادٕ مُشکِل یِوان کیٚنٛہہ اور بیٚیہِ چھُ یہِ گاڑٕ فارَم واڈٕ فارم تروٹ ووٹ یِم تہِ چھِ چلان یِتھ پٲٹھۍ چھُ روزگار پَکان تَتہِ سارنے یہِ چھُ واریاہ مُشکِلات تہِ چھِ یِوان تَتہِ کہِ اَگر أسۍ وٕچھو مِثال کیاہ چھِ وَنان ؤنکین تیٖتیاہ اَصٕل پٲٹھۍ گورمینٹ تہِ ؤنکین سنان یِمن کیٚنٛہہ مِثال کے طور پر ژورو پانٛژہو گامو پَتہٕ چھِ آسان اینمٔل ہسبنڈری ییٚلہِ ڈیری فارم آسہِ گامَس منٛز ژور پانٛژھ تَتہِ گژھِ اینمٔل ہسبنڈری اکھ تہِ آسٕنۍ یا ڈاکٹر واکٹر گژھِ تِمن واتُن سُہ حِساب چھُنہٕ ؤنہِ تیوٗت یا دۄد چھِ دِوان گورین وورین تِم چھِ نہٕ پونسہٕ خاص دِوان کِہینۍ سُہ چھُ اَن اورگٔنایزٕڈ سیکٹر ہیوٗ اَتھ منٛز چھُ نہٕ وُنہِ تیوٗتاہ حِساب یِتھٕے پٲٹھۍ تیٖرن ہُند تَتھ تہِ چھُ نہٕ کانہہ حِساب روزان گاڑَن ہُند چھُنہٕ کانٛہہ حِسابا وَسابا تیوٗت روزان ژوٗٹین ہُند تہِ بہٕ دَپہٕ ہوو بہٕ تہٕ تَتھ تہِ چھُ نہٕ تیوٗت حِساب روزان آبٕچ بروبلِم چھےٚ گوڈٕے گژھان گڑا چھ کانہہ بیمٲرۍ وۄتھان تہٕ تَپٲرۍ چھ نۄقصان گژھان ٖیِتھٕے پٲٹھۍ چھُ واریاہ واریاہ مَسلہٕ